کتاب پرٕنۍ چھِ وارایاہ اکھ بہٕ ؤنہِ یتھ پٲٹھۍ کہِ یہِ چھُ ورایاہ اکھ پاورفل چیٖز کہِ کیٚاہ اسہِ کرنس منٛز ییٚمہِ سۭتۍ أسۍ کانٛہہ یۄس زبان چھِ اگر سۄ ختم آسہِ ہٮ۪وان گژھٕنۍ سۄ ہٮ۪کو أسۍ بچٲوتھ یِتھ پٲٹھۍ أسۍ کشمیٖرٕیچ کتھ کرو اگر أسۍ امِچ نالٮ۪ج آسہِ یا کہانی آسہِ یا کانٛہہ تہٕ امچ آسہِ زبانہِ ہنٛز سُہ بچاوٕنۍ آسہِ گوٚو أسۍ پرو کتاب تہِ تمہِ سۭتۍ کیٚاہ گژھِ سٲنۍ بچہِٕ اگر أسۍ گۄڈنٮ۪ٹھے وٕچھو کہِ ڈاکٮ۪ومٮ۪نٹٮ۪شن اگر أسۍ ونو کہِ یِم لٮ۪کِتھ یِم آسان چھِ کینٛہہ چیٖز آسان لٮ۪کِتھ امہِ سۭتۍ کیٚاہ چھُ گژھان اسہِ امہِ سۭتۍ چھُ یہےٚ فٲٮ۪دٕ ملان کہِ یہِ چھُِ اسہِ ضوٚرتھ لگان یِم برونٛہہ کُن یِنہٕ وٲلۍ آسن فٮ۪وٗچرس منٛز جنرٮ۪شنہٕ تِم ہٮ۪کن یہِ وٕچھتھ تِم ہٮ۪کن پٔرِتھ تہِ تِم ہٮ۪کن ہٮ۪چھتھ امہِ پٮ۪ٹھ کینٛہہ اگر أسۍ وٕچھو کہِ یوٗتاہ یوٗتاہ أسۍ ایجوکٮ۪شنس تہٕ تراوو بیٚیہِ لٮ۪نگوٮ۪ج کُن جاے تراوو ہٮ۪چھنس منٛز اتھ منٛز کیٚاہ گژھِ یِم کِتاب چھِ تِم تہِ بنُن اکھ حصہٕ سانہِ پرنُک گوو سُہ کرِ لوٗکھ یِم چھِ سُہ کرِ تِمن ہوشیار کہِ یہِ ہسا چھِ لٮ۪نگوٮ۪ج کہِ یہِ پرٮ۪و سا تُہۍ بییٚہِ اگر أسۍ وٕچھو کیٚاہ کیٚاہ وٕنکٮ۪نس اصل اصل أسۍ طریٖقہٕ تُلو کہِ أسۍ ہسا کرو یہِ یُس یہِ سٲنۍ زبان چھِ امہِ سۭتۍ بنہِ زیادٕ زیادٕ لِٹرٮ۪چر گۄڈنٮ۪تھے اگر أسۍ وٕچھو ٹرانسلٮ۪شن کرو مطلب اگر نہٕ اسہِ کانٛہہ انگلِش پٲٹھۍ چھِ کتاب تتھ کرو أسۍ ٹرانسلٮ۪شن کٲشر پٲٹھۍ اگر کٲشر آسہِ ختم ہٮ۪وان گژھِنۍ زبان گوو پتہٕ پروو أسۍ کٲشر زبان ییٚلہِ أسۍ کٲشر زبان پروو تہٕ امہِ سۭتۍ ملہِ تتھ تھوڑا بڑوتی اتھ کٲشر زبانہِ یہِ بچہِ گوو لاسٹس پٮ۪ٹھ ؤنہٕ بہٕ یُہے کہِ یوٗتاہ یوٗتاہ أسۍ کانٛہہ چیٖز پرو تمہِ سۭتۍ کیٚاہ گژھِ تمہِ سۭتۍ ملہ یُہے اسہِ فٲٮ۪دٕ کہِ سُہ بچہِ اگر سُہ ختم آسہِ ہٮ۪وان گژھن سُہ بچہٕ تہِ ییٚلہ أسۍ پروو سُہ واتہِ سٲلمن نِش تِم تہِ پرن تمہِ پتہٕ تہِ تِم تہِ کرن برونٛہہ کُن پاس